ہیلو وعلیکم سلام تُہۍ چھو حظ مُرتزا بشیر بہٕ چھُس اختر حسین ملِک حظ اچھا نہ بہٕ حظ چھُس سِٹوڈنٹ حظ تُہۍ چھو حظ یَتھ سۭتۍ یہِ اَسہِ چھِ ایکامڈیشن ایکچولی حظ ضوٚرتھ اچھا تہٕ مےٚ حظ گوٚو روٗم اہن حظ آ روٗم آ اہن حظ آ ٹھیٖک آں ہفتس کھَنڑس حظ

ٹھیٖک ٹھیٖک

ٹھیٖک اچھا یہِ کیاہ حظ چھِ گژھان یہِ کیاہ چھِ اَتھ ریٹ ویٹ گَژھان حظ پانژھ ساس اچھا فایو ہَنڈرنڑ حظ کِنہٕ فایو تھاوزَنڑ اچھا فایو تھاوزنڑ پانژھ ساس

ٹھیٖک گوٚو ٹھیٖک واریاہ اصل اچھا ٹھیٖک اہن حظ آ آ آ آ آ مےٚ باسان تُہۍ کٔرِو أزکِسٕے یا پگہہِ کِس ڈیٹس پٮ۪ٹھ اہن حظ آ آ آ اہن حظ اہن حظ ٹھیٖک ٹھیٖک ٹھیٖک ٹھیٖک سَر

اہن حظ آ اختر حسین ملک آ چلو چلو حظ ٹھیٖک چھُ اچھا اچھا